أسۍ چھِ بٔے بارٕنۍ بیٚنہِ چھِ أسۍ ژور تہٕ بوے چھِ اَسہِ اَکھ اَسہِ بٔے بارنٮ۪ن منٛز چھِ اَکھ چیٖز رَلان اَسہِ منٛز چھِ اَسہِ چھِ پانہٕ ؤنۍ یُس اَسہِ ہیُوٕے چھِ سٲنِس یَتھ منٛز سُہ چھِ اَسہِ أچھ أچھ چھِ اَسہِ پانہٕ ؤنۍ رَلان تہٕ بیٚیہِ چھِ اَسہِ ییٖژاہ ہَن چھِ اَسہِ بیٚیہِ بٔے بارنٮ۪ن منٛز رَلان اَسہِ مَہ بٔے بارٮ۪ن ہُنٛد مِزاز چھُ یہِ چھُ اَسہِ چھِ آر یِوان کٲنٛسہِ جلدی اگر أسۍ کانٛہہ کانٛہہ تیُتھ کانٛہہ یہِ چھِ اِنسان چھِ أسۍ وٕچھان ییٚمِس بِچارَس کیٚنٛہہ حالا مالی حالات آسہِ نہٕ ٹھیٖک یا غریٖبی آسہِ کیٚنٛہہ اَسہِ چھُ بٔے بارنٮ۪ن یہِ ہَن چھِ اَسہِ اَکھ ہیُوٕے چیٖز سارنی بٔے بارنٮ۪ن اَسہِ چھِ یِوان تٔمِس منٛز آر أسۍ چھِ یَژھان مَدَتھ کَرُن اگر آسان چھِ مَدَتھ تہِ چھِ أسۍ کَران ییٖژاہ ہَن چھِ اَسہِ سارنی بٔے بارنٮ۪ن منٛز یہِ ہیُوٕے اَسہِ چھِ بٔے بارنٮ۪ن سارنی دِل سون چھُ عٲری اَسہِ چھِ ٲری مِزاز أسۍ اگر وٕچھو أسۍ چھِ کَران ہٮ۪لٕپ باقی چھِ أسۍ ہیُوٕے قد چھِ اَسہِ سارنی بٔے بارنٮ۪ن ہیُوٕے أسۍ چھِ واریاہ چیٖز اَسہِ منٛز یِمہٕ رَلان وۄنۍ چھِ فرق چھِ اَسہِ یہِ یہِ زِ یُس یُس مےٚ یہِ مےٚ بَغٲرۍ مےٚ بیٚیہِ زٕ یِم چھِ بٔے بارٕنۍ چھِ تِمَن چھِ یِم یُس تِمَن یہِ چھُ مَس سُہ چھُ تِمَن بَدلہِ آیہِ اَسہِ چھِ سِلِک آیہِ تِمَن چھِ بیٚکہِ آیہِ یَتھ وَنان سُہ چھُ ؤٹِتھ سُہ کٔرلی مَس تَمے آیہِ چھِ تِمَن ییٖژاہَن چھِ اَسہِ بٔے بارنٮ۪ن ڈِفرَنٕس باقی چھِ أسۍ سیم